ییٚلہِ تہِ بہٕ پَلو اَنٕنہِ چھَس گَژھان بہٕ چھَس گۄڈنؠتھٕے پنٕنہِ ویس نِوان سۭتۍ کیازکہِ مےٚ چھُنہٕ شیےٚ خاص تَگان پانَس کِہیٖنۍ نہٕ ییٚلہِ تہِ اَمہِ برونٛہہ أنۍ مےٚ اَکھ زٕ سوٗٹھ مےٚ ٲسۍ تَتھ ویس دَپان ژٕ کیٛاہ چھَکھ یہِ اَنان بیٚیہِ ٲسۍ مےٚ گَرِکۍ تہِ وَنان ژٕ چھَکھ پونٛسہٕ کَران زایہِ ژےٚ پٔزی نہٕ نیرُن پانِے کِہیٖنۍ ژٕ ٲزین تُلان پھَلٲنۍ فری وؠس سۭتۍ کیازکہِ تٔمِس چھِ یہِ اَصٕل تَگان وۄنۍ ییٚلہِ تہِ بہٕ نیرٕ تیٚلہِ نِمَن بہٕ سوے سۭتۍ کیٛازِکہِ تٔمِس چھِ اَصٕل چویِس تہِ بیٚیہِ سۄ اَصلِس ریٹَس دِوان أنِتھ کیٛازِکہِ تٔمِس چھُ تَگان چُکاو دُکاو کَرُن مےٚ چھُنہٕ تَگان تیوٗتاہ کِہیٖنہٕ بیٚیہِ زیادٕ کھۄتہٕ زیادٕ ٲسٕس بہٕ کاٹَن لاگان پٲکِستانی کاٹَن اوس مےٚ زیادٕ پَسنٛد باقٕے پَلو ٲسۍ نہٕ مےٚ تیٖتیٛاہ پَسنٛد کِہیٖنۍ نہٕ کیٛازِکہِ یُس یہِ پاکِستانہِ کاٹَن چھُ سُہ چھُ اَصٕل روزان تانہِ پؠٹھ مگر گَرَم تہِ آسہِ تَتھ منٛز چھُنہٕ گَرَم تہِ گژھان کِہیٖنۍ تہِ نہٕ